اَسہِ کوٗتاہ ٹایِم لَگہِ تور واتنَس

مگر تۄہہِ پزیٚو بیٛاکھ روٗٹ ایپلاے کَرُن تِکیٛازِ تَتھ روڈَس چھُ کَنَسٹرٛکشَن چَلان روڈَس چھِ کھُدٲے چَلان سُہ ہیٚکہِ نہٕ ٹھیٖک گٔژھِتھ کینٛہہ تٔمۍ وَجہہ سۭتۍ پھٕٹہِ اَسہِ زیادے ٹایِم تُہۍ کٔرِو کٲم تُہۍ رٔٹِو بیٛاکھ روڈ أسۍ گژھو تٔمی اَن أسۍ واتو ٹایمَس پٮ۪ٹھ نَتہٕ گژھِ مُشکِل یہِ روڈ چھُ بٕتھِ تَتھ کَنسٹرٛکشَن چَلان أسۍ ہٮ۪کو نہٕ ٹایمَس پٮ۪ٹھ وٲتِتھ کینٛہہ بیٚیہِ مِلہِ اَسہِ واریاہ ٹرٛیفِک مےٚ چھُ باسان ٹرٛیفِک مِلہِ سارنٕے بیٛاکھ روٹ کٔرِو ایپلاے سُہ گژھِ ہے سانہِ خٲطرٕ بہتر تُہۍ وٕچھو وٕ کیٛاہ سَپدِ کیٛاہ باسان چھُ تۄہہِ تُہۍ رٔٹِو سُے روڈ ٹھیٖک چھا